مےٚ اوس کوٚرمُت میٖشو پٮ۪ٹھٕ یہِ دوٚیِم پرٛوڈَکٹ آرڈَر سُہ اوس یہٕ فِراک شلوار سُہ اوس ویسے اَصٕل وۄنۍ گوٚو میانہِ خٲطرٕ اوس نہٕ سُہ اصٕل کینٛہہ تِکیازِ ییٚلہِ مےٚ تَمِچ اِمیج وٕچھے فونَس پٮ۪ٹھ سُہ اوس باسان واریاہ زیادٕ اَصٕل لیکِن ییٚلہِ مےٚ چھُ پتہٕ أچھو وٕچھ ییٚلہِ مےٚ کھوٗل سُہ گَرِ تَتھ چھُ واریاہ زِیادٕ شَلوار ٹرٛانسپیرینٛٹ سُہ چھس نہٕ بہٕ ہیکان لٲگِتھ کِہیٖنۍ اَلبتہ یُس تَتھ فِراک چھُ سُہ چھُ تَتھ ویسے پھر بی اَصٕل وۄنۍ گوٚو یُس تَتھ شَلوار چھُ سُہ چھُنہٕ تَتھ اَصٕل کِہیٖنۍ مےٚ باسیو نہٕ خاص ایکٕسپیٖرِیَنٕس اَصٕل کِہیٖنۍ اَتھ پرٛوڈَکٹَس سۭتۍ تِکیاز یُتھ مےٚ یہِ فوٹووَس پٮ۪ٹھ باسان اوس تِیُتھ چھُنہٕ یہٕ بِلکُل تہِ کِہیٖنۍ مَطلَب مےٚ چھُ باسان مےٚ گٔے پَنٕنۍ ساڈ ژور ہَتھ ذایعے مےٚ مےٚ یہِ اوس باسان گۄڈٕ واریاہ زیادٕ اَصٕل فوٹووَن پٮ۪ٹھ وۄنۍ گوٚو ییٚلہِ مےٚ پتہٕ وٕچھ یہِ مےٚ وَژھ پتہٕ گَرِ تہِ واریاہ بےٚ عزتی مٕمی نِش تہٕ دٚوپُن ژےٚ کیازِ کٔرِتھ یِم پونٛسہٕ ذایعہٕ امہِ کھۄتہٕ دیٖزِ اگر دُکانسٕے پٮ۪ٹھ اَنہو ژےٚ کیازِ کوٚرُتھ یہِ آرڈَر بٕلۍ بہٕ چھس وٕنہِ پَچھتاوان مےٚ کیازِ اوٚن تِکیازِ انسانَس چھِ پونٛسہٕ تہِ گَژھان ذایعہٕ بیٚیہِ بہٕ گٔیَس واریاہ خۄش تَتھ اوس کَلَر چھُ تَتھ پھر بی اَصٕل مگر مَطلَب شَلوارُک کَلر چھُنہٕ تَتھ بِلکُل اَصٕل کِہیٖنۍ سُہ چھُ پوٗرٕ وایِٹ سُہ جَلدی یِوان لِتھوٕنہٕ تَتھ چھُ جَلدی مَل پیوان بیٚیہِ بیٚیہِ یُس تَتھ فِراک اوس سُہ اوس پھر بی اَصٕل تَتھ سُہ ٲسٕس بہٕ ہیکان کُنہِ تہِ سۭتۍ لٲگِتھ سُہ فِراک کُنہِ تہِ شلوارَس سۭتۍ بہٕ ٲسٕس وَنان وَل اگر اگر شلوار چھُس غَلط تہٕ فِراک چھُس پھر بی اَصٕل وۄنۍ گوٚو تَتھ شلوارَس یَتھ فِراکَس تہِ لٕگۍ مےٚ فید وَتھنہِ تَتھ تہِ ژۄل رَنٛگ نیٖرِتھ بییہِ چھنہٕ سُہ ژَمیو سُہ کَپُر مَطلب مےٚ باسہِ بہٕ گٔے سٕے نہٕ خۄش تَتھ پرٛوڈَکٹَس سۭتۍ مےٚ باسیو بٕلۍ کوٚر مےٚ یہِ آرڈَر تَمہِ دۄہ مےٚ اوس نہٕ یہِ آرڈرٕے کَرُن